مےٚ چھُ واریاہ کیٚنٛہہ سَفر کوٚرمُت پَنٕنہِ پَنٕنہِ زندگی منٛز یَتھ منٛز کیٚنٛہہ بٔڑۍ بٔڑۍ تم چیٖز چھِ یِم ہسا مےٚ سَفر چھِ کٔرمٕتۍ یِم ہسا مےٚ یِم ہسا مےٚ مطلب یِم چھِ آمٕتۍ بٔتھۍ کَنۍ دَرارا چھِ آمٕتۍ بٔتھۍ کَنۍ سَفر کوٚرمُت واریاہ میانہ مطلب زندگی منٛز مےٚ سا چھِ یِم فیس کٔرمٕتۍ گۄڈٕے چھِ یہِ کَتھ ییٚلہِ بہٕ پَران اوسُس کالجس منٛزتہٕ تَتہِ اوسُس بہٕ ساینَس سٔٹوٗڈنٹ بہ اوسُس کران کٲم بہٕ اوسُس پَران ساینس سو مےٚ ہیوٚکُس نہٕ مطلب سُہ پَنُن پان تَتہِ ڈایلوٗٹ کٔرِتھ کِہینۍ بہٕ ہیوٚکُس نہٕ پَنُن پان تَتہ رَلٲیِتھ کِہینۍ تَمہِ پَتہٕ کٔر مےٚ کٲم تہٕ بہٕ ووٚتُھس تہٕ گوٚوس بیٚیہِ کِس جایہِ بٲقی سِٹیٹس منٛز بٲقِس مطلب مرحلَس منٛز گوٚوس بہٕ مطلب میڈِسنس منٛز مطلب دواہس منٛز گووس بہٕ دوا سٔٹَڈی منٛز پَرنس منٛز نیبرٕ وٕچھ مےٚ کٔرۍ مےٚ واریاہ تِم بِگیسٹ مطلب تِم بٔڑۍ مطلب تِم پَڑاو فیس کہِ گرٕ نیبر اوسُس بہٕ تَتہِ اوسُس بہٕ وغیرہ مطلب پانے اوس پیوان رَنُن پانے اوس پیوان مطلب سورُے کیٚنٛہہ کَرُن بانہٕ چھلٕنۍ پَلو چھلٕنۍ مطلب سورُے کیٚنٛہہ اوس مےٚ یہِ ہسا اوس میانہِ خٲطرٕ اکھ خَطر ناک اکھ چیلینج اکھ میٲنہِ زندگی خٲطرٕ اکھ دَرار ٲسۍ یہِ میٲنہِ زندگی یہِ ہسا کٔر مےٚ واریاہ فیس اَمہِ منٛز دراوُس بہٕ اَتھ چھِ آسان ساروی کھۄتہٕ اَصٕل تہٕ بہتریٖن طریٖقہٕ چھُ اَمہِ منٛز نیرنُک کہِ مےٚ کوٚر مےٚ چھُ یہِ کرُن بہٕ دراوُس گرِ بہٕ ووتُس کُنہِ مَرحلَس پٮ۪ٹھ مےٚ چھُ یہِ چیلینج فیس کَرُن مےٚ چھُ اَمہِ منٛز نیرُن نیرُن کیاہ چھُ یہِ چھُ کَرُن کٲم اَتھ چھُ یورٕ کَرُن سامنہٕ اَتھ چھُ بیک کہِ مےٚ منٛز آیہِ بہٕ دراوُس مۄکلیو دوٚیِم چیٖز کہِ ییٚتہِ ہسا بہٕ پَران اوسُس تَتہِ ہسا اوس اکھ الگٕے ماحولا اکھ اکھ الگٕے مطلب ریلِجس لوٗکھ ٲسۍ روزان واریاہ قٔسمٕکۍ لوٗکھ تِمن سۭتۍ سُہ اِنٹٔریکٹ گژھُن سُہ رَلُن سُہ ہسا اوس میانہِ خٲطرٕ ساروی کھۄتہٕ بوٚڑ بارٕ اکھ چیلینج